ہیٚلو اَسلامُ علیکُم اَصٕل پٲٹھۍ چھُو حظ ٹھیٖک پٲٹھۍ چھُو حظ تُہۍ چھُو حظ فُلَڈ ڈِپامٮ۪نٛٹ پٮ۪ٹھ چھُو حظ تُہۍ اَچھا حظ ٹھیٖک ٹھیٖک یُس پٔتمہِ لَٹہِ سہلاب گوٚو نہَ حظ یُس سون مکان اوس سُہ اوس آبَس منٛز پتہٕ گٔے واریاہ نۄقصان حظ مگر اَسہِ توٚر نہٕ رِلیٖف وِلیٖف توٚر نہٕ اَسہِ کِہیٖنۍ اَہَن حظ ڈِسٹرک بارہمُلَسٕے منٛز چھِ أسۍ یِوان سُہ تَپٲرۍ آوٕے نہٕ کانٛہہ ٹھیٖک حظ چھُ اَچھا حظ ٹھیٖک کیٚنٛہہ نہَ حظ چھُنہٕ یِہےَ حظ چھِ ایپلِکیش لیٚکھٕنۍ کِنہٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ سلام علیکُم